تھٲڈ میے یُس زَنہٕ چھُ سُہ چھُ میون جَنَم دِنُک دۄہ تٔمۍ دۄہ چھِ مےٚ سٲری رِشتہٕ دار یِوان تٔمۍ دۄہ چھِ مےٚ سٲرِی فریٚنڈٕس مِلان تٔمۍ دۄہ چھِ مےٚ سٲری فیملی ممبٲرٕس آسان گَری تٔمۍ دۄہ چھِ مےٚ سٲری رِشتہٕ دار یِوان چھِ کران سُہ دۄہ پاٹٕسپیٹَن بیٚیہِ یُس بیاکھ اِمپاٹَنٛٹ دۄہ چھُ سُہ چھُ اَرداہ اگست اَرداہ اگست زٕ ساس شراہ یُس زَنہٕ سُہ دۄہ چھُ تٔمۍ دۄہ چھُ مےٚ ٹیٚنتھ کوٚرمُت ایٚگزام کریک تٔمۍ دۄہ ٲسۍ مےٚ واریاہ زیادٕ اصٕل مارٕکَس تٔمۍ دۄہ آیہِ مےٚ سٲری سکوٗلٕکۍ ٹیٖچَر تہٕ تِمَو کٔر مےٚ شابٲشی تٔمۍ دۄہ بہٕ گٔیَس تٔمۍ دۄہ واریاہ زیادٕ خۄش بیاکھ یُس زَنہٕ اِمپاٹَنٛٹ ڈیٹ چھُ سُہ گوٚو نومبر ٹوٗ تھاوزنٹ ایٚٹیٖن تٔمۍ دۄہ چھُ مےٚ ٹُویٚلتھٕ ایٚگزام کریک کوٚمُت تٔمۍ دۄہ تہِ آیہِ سٲری میٲنۍ رِشتہٕ دار سٲری میٲنۍ دوس یُس زَنہٕ بیاکھ اِمپاٹَنٛٹ ڈیٹ چھُ سُہ گوٚو پٔنٛژہ دسمبر ٹوٗ تھاوزنٹ ٹونٹی ٹوٗ تٔمۍ دۄہ ٲسۍ مےٚ بٲیِس جَنَم دِن تٔمۍ دۄہ تہِ کٔر اَسہِ واریاہ پاٹٕسٕپیٹ بیاکھ چھِ اِمپاٹَنٛٹ ڈیٹ اَٹھووُہ اَگست زٕ ساس زٕتووُہ تٔمۍ دۄہ چھِ مےٚ بٲیِس خانٛدَر تٔمۍ دۄہ تہِ لوٚگ اَسہِ واریاہ زیادٕ مَزٕ سٲری رِشتہٕ دار آیہِ تٔمۍ دۄہ سون تٔمۍ دۄہ لوٚگ اَسہِ واریاہ زیادٕ مَزٕ